آز حظ چھِ نَوے گیمہٕ آمژٕ یِم حظ یہِ بَچہٕ فونَن پٮ۪ٹھ گِنٛدان چھِ یِمو حظ چھےٚ کٔرمٕژ کٲم یِم حظ چھِ اَتھ منٛز حظ چھِ گۄڈٕنِچ پَپ جی یِم حظ چھِ یہِ پَب جی شُرۍ گِنٛدان مگر یِمو پَب جِیو سۭتۍ حظ چھِ گٔمٕتۍ یِم شُرۍ واریاہ زیادٕ تَباہ بیٚیہِ حظ چھِ فِرٛی فایَر گیم آمٕژ یِمَن دۄہَن یِم بَچہٕ گِنٛدان چھِ بیٚیہِ حظ چھِ آز آمٕژ برٛونٛٹھ حظ ٲسۍ ماریو گیم گِنٛدان سۄ حظ ٲس واریاہ اَصٕل روزان تَتھ منٛز اوس بَچہٕ ہیٚچھان دٮ۪ماغ اوس تیز گژھان آز حظ چھِ ماریو گیم بَدلہِ آمژٕ یِمَے زیادٕ پَہمَتھ فِرٛی فایَر پھَکُس حظ چھِ آمٕژ بیٚیہِ حظ چھِ کیٛاہ چھِس وَنان بیٚیہِ گِنٛدان حظ چھِ یِہوٚے پَب جی گیم اَتھ منٛز حظ چھِ یِم پانہٕ ؤنۍ کَنٮ۪کشَنَس منٛز روزان اَکھ أکِس ڈِفٮ۪نٕس کَران آمٕتۍ حظ چھِ نٔوۍ نٔوۍ سِسٹَم آز یِم حظ بَچہِ زیادٕ پَہمَتھ یِمَن دۄہَن گِنٛدان حظ چھِ